اگر أسۍ وٕچھو کشمیٖرَس منٛز چھُ واریاہ ٹوٗرِسٹ جایہِ اَتھ منٛز اگر أسۍ وٕچھو پہلگام چھِ سونہٕ مَرٕگ چھِ گُلمَرگ چھِ یوٗسمَرگ چھِ داچھی گام چھِ پٔری محل چھِ نِشاط باغ چھِ شالمار باغ چھِ ٹُلِپ گاڈَن چھِ مانَسبَل چھِ واریاہ واریاہ جایہِ چھِ یور واریاہ ٹوٗرِسٹ چھِ یِوان اگر أسۍ وٕچھو یُس ہَسا پہلگام چھُ سُہ ہَسا چھِ یِوان ڈِسٹِرٛک اننت ناگَس مَنٛز یعنی کہِ سُہ ہَسا چھِ اَکھ اَصٕل ٹوٗرِسٹ پٕلیس یور ہَسا واریاہ ٹوٗرِسٹ چھِ آسان یعنی کہِ کَنٹِنیوٗسلی چھِ تِم یِوان کَنٹِنیوٗ مطلب دۄہَے دۄہَے چھِ تور ٹوٗرِسٹ آسان دُنہیٖکۍ ٹوٗرِسٹ تَتہِ چھِ آسان واریاہ ٹوٗرِسٹ یعنی کہِ ؤری کِس ؤریَس چھِ آسان ٹوٗرِسٹ تَتہِ چھِ بیتاب ویلی چھِ تَتہِ آروٗ ویلی چھِ تہٕ یِم یِمَن جایَن چھِ ٹوٗرِسٹ یِوان تہٕ چھِ تُلان مَزٕ تُلان تہٕ وٕچھان چھِ تَمہِ پَتہٕ اگرَے أسۍ وٕچھو یعنی کہِ سۄنہٕ مرٕگ یُس ہَسا ڈِسٹِرٛک گاندَربَلَس مَنٛز چھِ سۄنہٕ مَرگ ہَسا چھِ اَتھ چھِ أسۍ وَنان مٮ۪ڈو آف گولڈ تہِ یعنی کہِ اَتہِ ہَسا چھِ آسان شیٖن چھِ اَتہِ آسان گٕلیشَر چھِ آسان تہٕ اَتھ چھِ أتی نزدیٖک اَکھ بال تَل جاے ییٚتہِ ہَسا یِوان چھِ یعنی کہِ ہِندوٗ بٲے چھِ یِوان تِم چھِ اَتہِ کَران تِمَن چھِ شِولِنٛگ وِولِنٛگ آسان تٔتی یعنی کہِ تِم تہِ چھِ تور یِوان تَمہِ پَتہٕ اَگرَے أسۍ وٕچھو گُلمَرگ چھُ گُلمَرگہِ چھُ گَنڈولا یُس بارہمولہ ڈِسٹِرٛکَس منٛز چھِ یِوان گُلمَرگ چھِ اَکھ بہتریٖن جاے یُس پَہاڑَس پٮ۪ٹھ چھِ یعنی کہِ تَتہِ چھِ یعنی کہِ لَش گرٛیٖن چھِ تَتہِ سَبزار چھُ تَتہِ بیٚیہِ چھِ تَتہِ پہاڑ تہِ چھِ تَتہِ بیٚیہِ چھِ تَتہِ اَکھ گَنڈولہٕ یَتھ منٛز سوٲرۍ چھِ کھٮ۪وان لُکھ تہٕ یہِ تُلان چھِ مَزٕ گنٛڈو ییٚتہِ چھِ گُلمرگی منٛز چھُ وَنٛدَس پٮ۪وان واریاہ شیٖن تہٕ لُکھ چھِ یِوان اور وَنٛدَس منٛز تہٕ تِم چھِ اَتہِ کَران یعنی کہِ شِنہٕ سَوٲرۍ کھٮ۪وان تہٕ تِم چھِ مَزٕ تُلان تہٕ شِنہٕ سَوارِ چھِ وَنٛدَس منٛز کھٮ۪وان بیٚیہِ چھِ یِوان اَتہِ وَنٛدَس منٛز شیٖنَس پٮ۪ٹھ واریاہ گیمہٕ گِنٛدنہٕ اَتھ یہِ گُلمَرگہِ منٛز اَمہِ پَتہٕ اگر أسۍ وٕچھو بیٚیہِ سرینَگرَس منٛز چھِ واریاہ ٹوٗرِسٹ جایہِ اَتھ منٛز چھِ یِوان ساروی کھۄتہٕ ٹوٗرِسٹ جاے مانٛنہٕ تَتھ چھِ أسۍ وَنان ٹُلِپ گاڈَن ٹُلِپ گاڈَن چھِ روزان أکۍسٕے رٮ۪تَس یَلہٕ آلموسٹ سُہ مارچُک رٮ۪تھ آسان اَتھ ٹُلِپ گاڈنَس منٛز چھِ آسان واریاہ واریاہ پوش واریاہ قٕسمَن ہِنٛدۍ پوش آسان کھِلیٛامٕتۍ اَتھ رٮ۪تَس منٛز پَتہٕ چھِ اَتھ رٮ۪تَس منٛز یَتھ رٮ۪تَس منٛز یہِ یَلہٕ چھِ آسان أکِس رٮ۪تَس منٛز اَتھ منٛز چھُ یِوان ٹوٗرِسٹ دُنہیٖکیو واریاہو واریاہو جایو پٮ۪ٹھٕ تہٕ اور چھِ یِوان تہٕ وٕچھان چھِ اَتیُک یہِ لُطُف کیُتھ چھُ اَتہِ اَمہِ پَتہٕ اگر أسۍ وٕچھو أتی چھِ بیٛاکھ اَکھ جاے تَتھ چھِ أسۍ وَنان باٹنِکَل گاڈَن باٹنِکَل گاڈَن چھُ ٹُلِپ گاڈنَس نَزدیٖکھٕے تَتہِ چھِ آسان زَبردَست تَتھ چھِ تالاب اَکھ تَتہِ بیٚیہِ چھِ واریاہ کُلۍ پارکہٕ چھِ تَتہِ تور تہِ چھِ یِوان واریاہ ٹوٗرِسٹ تُلان چھِ مَزٕ تَمہِ پَتہٕ چھِ أتی اَکھ جاے تَتھ چھِ أسۍ وَنان پٔری محل یُس تھوڑا کیٚنٛہہ کِلوٗ میٖٹَر ہیوٚر چھُ ہیوٚر کُنَتھ چھِ ییٚمہِ نِشہٕ یعنی کہِ باٹنِکَل گاڈَن نِش پٔری محلَس منٛز تہِ چھِ اَکھ مَزٕ واریاہ جایہِ چھِ واریاہ پارَک چھِ اَصٕل تَتہِ تَتہِ تہِ چھِ یِوان مَزٕ بیٚہنَس تَمہِ پَتہٕ اگر أسۍ وٕچھو اَتی چھُ اَکھ ڈَل لیک ڈَل لیک چھُ زَبردَست لیک یُس سرینَگرَس منٛز چھِ یعنی کہِ اَتہِ چھِ لُکھ یِوان ٹوٗرِسٹ چھِ یِوان دُنہیٖکیو واریاہَو جایو پٮ۪ٹھ یا اِنٛڈہیٖکیو باقیو سِٹیٹو پٮ۪ٹھ تہِ چھِ یِوان تِم چھِ کَران کٲم اَتہِ مَزٕ تُلان اَتہِ ڈَل لیکَس منٛز تِم چھِ یِوان ڈَل لیکَس منٛز تہٕ تُلان چھِ مَزٕ تَتہِ چھِ تِم بوٹ رایڈ کَران چھِ یعنی کہِ ناوٕ سَوٲرۍ کھٮ۪وان چھِ شِکارا رایِڈ چھِ کَران تہٕ مَزٕ چھِ تُلان اَتہِ چھُ آب واریاہ آب اَتہِ ڈَل لیکَس منٛز بیٚیہِ چھِ تَتہِ أڑۍ آسان راتَس تہِ یِمَن شِکاراہَن منٛز یا بوٹَن منٛز شیٚنگِتھ آسان ٹوٗرِسٹ اَتہِ چھِ اَکھ چار چِناری تَتہِ چھِ آسان سُہ جاے واریاہ یِم ٹوٗرِسٹ چھِ تِم چھِ تور کَران یعنی کہِ پرٛٮ۪فَر گَژھُن تِم چھِ تور گَژھان اَمہِ باوجوٗد اگر أسۍ وٕچھو بیٚیہِ باقٕے ٹوٗرِسٹ جایہِ چھِ واریاہَن جایَن منٛز یِتھ کٔنۍ أسۍ وٕچھو مانَسبَل لیک چھِ ساروی کھۄتہٕ سرٛوٚن لیک یِوان مانٛنہٕ تہٕ سُہ تہِ چھِ ڈِسٹِرٛک گاندَربَلَس منٛز تہٕ تَتہِ تہِ چھُ سُہ چھُ لوٹسہٕ خٲطرٕ فیمَس تور تہِ چھِ یِوان واریاہ تہٕ ٹوٗرِسٹ واریاہ اَصٕل جاے چھِ سُہ تہِ اَمہِ پَتہٕ چھُ وۄلُر لیک یُس یعنی کہِ یِوان چھِ ڈِسٹِرٛک وۄلُر چھُ یِوان ڈِسٹِرٛک بانڈی پوراہَس مَنٛز وۄلُر چھُ اَکھ اَصٕل لیک یور ٹوٗرِسٹ چھِ یِوان تَتہِ چھِ تَتھ سۭتۍ پارَک تہِ اَکھ وۄلُر پارَک چھِ تَتھ وۄلُر وِنٹیج پارَک وَنان چھِ تَتھ وۄلُر وِنٹیج پارَک تہٕ تور تہِ چھِ یِوان واریاہ ٹوٗرِسٹ چاہے تِم ہِندوستانٕکۍ باقیَن سِٹیٹَن منٛز ٲسۍتَن یا دُنہیٖکیو باقیو کوٗنو پٮ۪ٹھ تہِ چھُ لُکھ یِوان یا ییٚتِکۍ پَنٕنۍ لوکَل لُکھ تہِ چھِ یِوان اور تہٕ کَران چھِ اٮ۪نجاے پَتہٕ چھِ اَمہِ پَتہٕ اَکھ بیٛاکھ ویلی تَتھ چھِ أسۍ وَنان گُریز ویلی یُس بانٛڈی پورہاہَس منٛز چھِ یِوان گُریز ویلی چھِ اَکھ زَبَردَست جاے یُس یور ٹوٗرِسٹ چھِ آسان زَبردَست اٮ۪نجاے چھِ کَران مَزٕ چھِ یِوان رازدان ٹاپ ٹاپ چھُ اَپٲرۍ اَکھ جاے اَتھ پٮ۪ٹھ اَکھ تور تہِ چھِ یِوان واریاہ اٮ۪نجاے چھِ کَران یِمَن یِمَن جایَن پٮ۪ٹھ بیٚیہِ چھِ بیٛاکھ اَکھ بَڈگٲمِس منٛز چھِ دۄدٕ پٔتھٕر چھِ یوٗسمرٕگ چھِ یِم چھِ بَڈگٲمۍ ڈِسٹِرٛکَس منٛز اور تہِ چھُ ٹوٗرِسٹ گَژھان تہٕ یِمَن جایَن چھِ تُلان واریاہ واریاہ مَزٕ یِم آسہٕ کیٚنٛہہ جایہِ یِم مےٚ بیان کَرِ تۄہہِ یعنی کہِ یِم یِم جایہِ چھِ اگر تُہۍ وٕچھُو یِم جایہِ چھِ ہیٚکِو تُہۍ لٔبِتھ یعنی کہِ کَشمیٖرَس منٛز ٹوٗرِسٹ چھُ زَبردَست وٕنۍکٮ۪س ٹوٗرِزٕم چھِ وٕنۍکٮ۪س زَبَردَست کَشمیٖرَس منٛز یعنی کہِ یِموٕے جایو سۭتۍ بیٚیہِ اگر أسۍ وٕچھو واریاہ واریاہ جایہِ چھِ تِم تہِ یعنی کہِ لۄکچہِ لۄکچہِ جایہِ کیرَن سٮ۪کٹَر چھِ یعنی کہِ بَنٛگَس ویلی چھِ بَنٛگَس ویلی چھِ کۄپوٲرِس منٛز زَبردَست جاے چھِ یور گَژھان چھِ یا اگر أسۍ وٕچھو واریاہ لۄکچہِ پارکہٕ ایٖکو پارکہٕ تہِ چھِ واریاہ یور گژھان چھِ لُکھ تہٕ اٮ۪نجاے چھِ کَران اَگر أسۍ وٕچھو یعنی کہِ یعنی کہِ بیٚیہِ تِم تہٕ چھِ کیٚنٛہہ یعنی کہِ جایہِ چھِ یِم فار اٮ۪گزامپٕل ٹرٛٮ۪کِنٛگ خٲطرٕ چھِ لُکھ یِوان نیٚبرٕ کَنٹرٛیٖزو پٮ۪ٹھ تہٕ ٹرٛٮ۪ک چھِ کَران یَتھ منٛز گاندَربَلَس منٛز چھِ جاے یعنی کہِ تَتھ چھِ أسۍ وَنان یعنی کہِ گاندَربَلَس منٛز چھِ جاے یور لُکھ چھِ یِوان کَران چھِ تَتہِ اٮ۪نجاے زَبردَست مطلب واریاہ جاے چھِ یِمَن منٛز لُکھ چھِ یِوان تہٕ اٮ۪نجاے چھِ کَران تہٕ یِم ٹوٗرِسٹ پٕلیسٕز چھِ سارے یعنی کہِ ڈِسٹِرٛک باقیَن باقیَن ڈِسٹِرٛکَن منٛز تہِ چھِ ہَر کُنہِ ڈِسٹرٛکَس منٛز چھِ پَنٛنہِ پَنٛنہِ ٹوٗرِسٹ پٕلیس تہٕ اَسہِ پَزِ یہِ کَرٕنۍ کٲم یِمَن جایَن پَزِ اَسہِ گَژھُن اَسہِ پَزِ اٮ۪نجایمٮ۪نٛٹ کَرُن یِمَن یِمَن جاین منٛز تہٕ یِم ٹوٗرِسٹ پٕلیس پَزَن اَسہِ صاف تھاونہِ تہٕ بیٚیہِ پَزَن اَسہِ کَرنہِ کٲم یِمَن پَزِ اَسہِ زیادٕ زیادٕ بَڑاو دیُن تاکہِ واریاہ ٹوٗرِسٹ یِن تہِ اٮ۪نجاے کَرَن یِمَن یِمَن جایَن پٮ۪ٹھ تہٕ اگرَے أسۍ وٕچھو یعنی کہِ یِم ٹوٗرِسٹ پٕلیس چھِ یِم چھِ اَکھ روزگارُک بِنا تہِ آسان واریاہَن سٮ۪کٹرَن خٲطرٕ واریاہَن لُکَن خٲطرٕ اوٚوَر آل کَنٹِرٛی منٛز تہٕ اَسہِ پَزَن یِم صاف تھاونہِ تہٕ بیٚیہِ پَزَن اَسہِ یِم کَرنہِ کٲم پرٛموٹ کَرنہِ وٲلڈٕ وایڈ تاکہِ نیٚبرٕ پٮ۪ٹھ یِن لُکھ تہٕ کَرَن گَژھن یِمَن جایِن یا اگر أسۍ وٕچھو باقٕے زوٗ چھُ واٹَر پارکہٕ چھِ یَتھ منٛز اَسہِ داچھی گام چھِ سُہ تہِ چھِ یِوان مانٛنہٕ داچھی گام چھِ یہِ تہِ چھِ یِوان مانٛنہٕ تہٕ یِمَے یِمَے جایہِ چھِ